ٹیٚکنالجی منٛز چھ اَسہِ وارِیاہ زیادٕ ہیٚلٕپ کٔرمژ آلموسٹ ہَر کُنہِ چیز منٛز سُہ فارمِنگ فِشِنگ ٲسِن یا ڈِیری پروڈَکشَن ٲسِن یا ایٚگرِکَلچَرَس منٛز ٲسِن گۄڈٕنِکِس ٹایمَس منٛز اوس أکِس اِنسانَس پیٚوان واریاہ زیادٕ جُدو جَہد کَرٕنۍ یِم چیز کَرنہٕ خٲطرٕ سۄ فِشِنگ ٲسِن یا ڈیری پروڈَکشَن ٲسِن ایٚگرِکَلچَر ٲسِن یا فارمِنگ ٲسِن آز کِس ٹایمَس منٛز چھ ٹیٚکنالجی واریاہ زیادٕ برونٛٹھ اِنسان چھ آرام سان یِم چیز ہیٚکان کٔرِتھ وُچھو گۄڈٕنیٚتھ اَگَر فِشِنگ خٲطرٕ اوس آسان گَژھُن اِنسانَس اوس گَنٹہٕ وادَن پیٚوان پیارُن بیٚیہ أسۍ نہٕ ہیٚکان تیتِیہ زیادٕ تہِ تِم فِشِنگ کٔرتھ تِم کوتاہ ہیٚکہ ہان پَتہ تَتیٚھ یا اوے یہِ ایٚکسس کٔرتھ کوتاہ اَنہٕ ہان تِم تَتہِ پَتہٕ اَز کِس ٹایمَس منٛز چھِ بَجہِ بَجہِ شِپس یِم یِمَن منٛز واریاہ زیادٕ لُکھ اَکے ساتہٕ چھ آسان سۭتۍ بیٚیہ چھِ تِم یِژھ ٹیٚکنالجی کہِ تِم چھِ اکے ساتہٕ واریاہ زیادٕ ٹَنَن منٛز کہِ یِم گاڈٕ چھِ تِم ہیٚکان رٔٹِتھ گۄڈٕ أسۍ نہٕ ہیٚکان اِنسان تِتھَے کٲٹھۍ یا فارمِنگ منٛز اَگَر أسۍ وُچھو ٹریٚکٹَر چھُ آز یا کیاہ چھِ وَنان فٔٹِلایزَر چھِ آز ییٚمہ سۭتۍ أسۍ لایفہِ ہِنٛز واریاہ زیادٕ سہولِیَت چھِ اَسہِ چھِ جَلدی اَصٕل پروڈَکشَن منٛز کہِ چیز مِلان یِم أسۍ لایفہِ منٛز یوز چھِ کَران گۄڈٕنیٚتھ أسۍ نہٕ یِم آسان کیٚنٛہہ اِنسانَس اوس پیٚوان واریاہ زیادٕ محنَت کَرٕنۍ یِم چیز کَرنَس منٛز فارمنِگ منٛز أسۍ پیٚوان اِنسانَس واریاہ زیادٕ جِدو جَہد کَرٕنۍ اِنسان اوس گۄڈٕ کُنٕے زوٚن کھنان ایکرَن منٛز کیاہ زٔمین پَتہٕ کوتاہ کھنہِ ہا سُہ تہٕ پَتہ کۭتِس ترایہِ ہا سُہ آب نیہِ سَر تَرایہِ ہا بِیلۍ پَتہ وَیہِ ہا تمہِ پَتہٕ کَر ژَٹہِ ہا تِم سُہ آز چھِ ٹیٚکنالجی سٲرٕے چھِ مِشینٕے کَران سُہ زٔمین کھنُن تہِ چھِ مِشیٖن کَران تَتھ منٛز بیلۍ تَراوان تہِ چھِ سۄے مِشیٖن تَتھ منٛز سُہ آب دِنہٕ خٲطرٕ چھ اَسہِ مِشیٖن آز ٹیٚکنالجی چھِ ییژھ برونٛٹھ اَسہِ تہٕ بیٚیہ چھ تِم یۄس پَتہٕ فَصٕل چھِ أسۍ وَوان یُس پَتہ سُۄ چھ تَیار چھ گَژھان تِم چھِ مشیٖنٕے دِوان واپَس کٔڑِتھ اَسہِ چھنہٕ تمہِ وِز تہِ پیٚوان خاص کیٚنٛہہ کَرُن اِنسان چھُ بیٚہتھ زٕ ترٛےٚ چیز کَمانٛڈ دِوان تہٕ سُہ چھ یِم سورٕے مِشین اتھی سورٕے کَرناوان ٹیٚکنالجی چھِ آز اَسہِ یِژھ ایٚولیبٕل نَتہ اوس اِنسانَس پیٚوان وارِیاہ زیادٕ تَھٔکراوُن پانہٕ جدو جہد کرٕنۍ اِنسان اوس نہٕ ہیٚکان یوتاہ کٔرتھ بیٚیہ چھ ڈیری پروڈَکشَن منٛز تہِ چھِ گاڈٕ اِنسانَس آسہٕ پیٚوان یِم چیز اَسہِ ایٚولیبٕل أسۍ اسہِ گَژھان کہِ جانوَرو نِش دۄد ٲسِن سُہ سُہ صاف کَرنہٕ خٲطرٕ تہِ اوس ٹایِم لَگان وارِیاہ زیادٕ مَگَر آز یُس اَسہِ ٹیٚکنالجی چھِ سُہ چھِ وارِیاہ زیادٕ جَلدی ہیٚکان أسۍ أکہِ صاف کٔرتھ تَیار کٔرتھ تہٕ یُس اِنسانَن تانۍ ایٚولِیبٕل گَژھہِ بیٚیہ وارِیاہ زیادٕ کانٹِٹی منٛز تہِ چھِ ہیٚکان أسۍ سُہ أنِتھ بیٚیہ چھِنہٕ تَتھ منٛز أکِس اِنسانَس زیادٕ محنَت تہِ پیٚوان کَرٕنۍ کیٚنٛہہ